اسہِ چھِ گرِ نزدیک تحصیل لایبری ییٚتہِ زَن ہر کانہہ فیسلٹی اویلبل چھ یۄس پرنہٕ کس ماملس منز چٕھ اکس بچس ضرورت پیوان تور چھ واریاہ گژھان تتہِ چھ تم نِوز پیپر پران یا واریاہ واریاہ کتابہٕ پران تہٕ بیٚیہِ اٮ۪گزامن ہنز تیٲری تہِ کران تتہِ چھ ہر کانٛہہ فیسلٹی اولیبل مسلن زِ واے فاے تہِ چھ تتہِ اولیبل تہٕ تتہِ چھ باقی باقی فیسلٹی تہِ اولیبل تتہِ یہِ تہِ ضرورت پیٚیہِ تتہِ چھ سُہ اولیبل پرنہ کس ماملس منز ہر کانہہ کتاب ہر کانہہ نِوٕز پیپر سُورے چھِ تتہِ دستیاب گژھان سۄ چھ واریاہ اصل لایبری سۄ چھ زِ پور لایبری برونٹھ ٲس سۄ اکھ پور لایبری تہِ وۄنۍ کرکھ سۄ اکسٹنڈ بیٚیہِ تہٕ وۄنۍ بناوکھ تتھ دویم پور تہِ تہِ وۄنی چھ سۄ لایبری زٕ پور تہٕ تتہِ چھ ہٮ۪رٕ تہِ آسان شُرۍ پران تہٕ بۄنہٕ تہِ آسان پران سۄ چھ واریاہ اصل لایبری تَتہِ چھ سورے کیٚنٛہہ اویلیبل یہِ تہِ اسہِ ضروٗرَت پیٚیہِ یا کُنہِ اٮ۪گزامچ تیٲری تہِ آسہِ کرٕنۍ تور ہیکہِ انسان گژھتھ سُہ ہیکہِ اٮ۪گزامچ تیٲری کرتھ اصل پاٹھی